یتھ چھُ اکھ واریاہ اتھ چھِ نیٚگیٹِو اِفیٚکٹ تہِ واریاہ مگر ونۍ ونو أسۍ یی اَسہِ پَزِ دھیان تھاوُن اُکُن کُنہ ساتہ چھُ ہیٚکَن گیس روٗزِتھ یَلہٕ یا کُنہ ساتہٕ چھُ اَسہِ ہیٖٹر روزان یَلہٕ یا کانٛہہ چیٖز تمہ سۭتۍ چھُ ہیٚکان نۄقصان وٲتِتھ زِ اِنسان چھُ کُنہ ساتہٕ مَشرَف تہِ چھُ امس گَژھان گیس بند کَرُن یا ہیٖٹر بند کَرُن تمہِ سۭتۍ چھُ کینٛہہ تہِ چھُ ہیٚکان گٔژھِتھ یا کُنہِ ساتہٕ چھُ گَژھان اَسہِ سہیُن چھُ آسان ہیٖٹرس پیٚتھ یا بَتہٕ چھُ آسان لٲگِتھ سُہ چھُ ہیٚکان خراب گٔژھِتھ اسلیے اسہِ چھُ دھیان تھاوُن زِ کِچنَس تُلو أسۍ زیادٕ کھۄتہٕ زیاد فٔہدے نۄقصان چھُ نہٕ امہِ نِش تۭتیاہ کینٛہہ ونۍ گوٚو فٲیدٕ تہِ چھِس واریاہ زیادٕ